جناب مےٚ کرے سۄ گٔرۍ آرڈر البتہ یُس مطلب ٹیلی وجنس پٮ۪ٹھ وُچھ مےٚ مطلب اٮ۪ڈواٹایِز مطلب تمیُک واریاہ فٲیدٕ تتھ ٲسۍ فٲیدٕ تہِ اصل مگر یِم تِم نۄقصان ٲسۍ مطلب تِم ٲسۍ حدٕ کھۄتہٕ زیادٕ تتہِ ٲسۍ ہاوان سکریٖن گاڑ مطلب واریاہ سُہ فٲیدٕ منٛد مگر ییٚلہِ مےٚ وُچھ تتھ اوس سکریٖن تہِ پھُٹمُت مطلب لنجہ آسہِ تِم تہِ آسہِ مطلب الگ الگ گٔمژٕ تہٕ تِم تہِ آسہِ ژھنمٕژ مطلب یِم سٕژن زٕ ترٛےٚ چھِ آسان مطلب تِم تہِ آسہٕ نہٕ سیٚود کینٛہہ تِم تہِ آسہٕ یۄس زن بٔڑ سٕژن چھِ آسان مطلب سۄ ٲسۍ اورٕے مطلب سۄ ٲسۍ کریک گٔمٕژ نہ اوس چلنٕے سیٚود نہ کینٛہہ نہٕ تہٕ سۄ ٲسۍ واریاہ یہِ مطلب یُس ہُہ یتھ منٛز پیک اوس ڈبس منٛز کٔرتھ گۄڈٕنٮ۪تھ کوٚر کرٕ بہٕ تتی پٮ۪ٹھ شروٗع سُہ ڈبہٕ اوس تتھ ٲسۍ واریاہ ہُم سُہ اوس ژھیونمُت تتھ منٛز ٲسۍ مطلب گرِ گٔرۍ ٲسۍ سۄ ٲسۍ پھٔٹمٕژ بیٚیہِ تہِ اوس کیٛاتام چیٖز سُہ اوس مےٚ گرِ سۭتۍ تہِ لگان ضروٗرت پاکیٹ مطلب تتھ تہِ ٲسۍ واریاہ ہُہ نۄقصان سُہ اوس ژھیونمُت سورُے سُہ اوس نہٕ کُنہِ کارکُے مطلب پتہٕ نیوٗ سُہ ہُہ کرُن